ہیٚلو وعلیکُم سلام آ شُکُر أسۍ حظ چھِ یہِ ہۂنی فارمَر ہنی سۭتۍ کران أسۍ چھِ ہنی نہ نہ نہ ونۍ چھُ زٕ قٕسٕم آسان کٲشُر تہٕ پٲرِم جنری ساروی کھۄتہٕ گوٚو پٲرِم سَفید ماچھ مشہوٗر سُہ چھُ لَگان تَمامَن ژاسہِ چھِ یَتھ بٮ۪مارَن چھُ لَگان بٕڑَن چھِ لَگان جوڑَن چھِ لَگان زٕ قٕسٕم چھِ اَکھ چھُ پٲرِم بیٛاکھ چھُ کوشُر تۄہہِ کُس ہٮ۪وٗ قٕسم چھُو تھاوُن بہٕ حظ أکِس چھِ گژھان کِلوٗ پٲٹھۍ چھِ گژھان ساس اوٚڈ کِلوٗ گوٚو پانٛژھ ہَتھ بیٛاکھ چھِ گژھان پانٛژھ ہَتھ تہٕ کٲشُر چھِ گژھان ساس پٲرِم گژھِ پانٛژھ ہَتھ کِلوٗ آسان اوٚڈ کِلوٗ کیٛاہ مطلب فرق کولٹی چھِنہ یہِ چھِ آسان اَکھ جنٛگلی بیاکھ آسان اَتھ ٲسۍ وَنان پٲرِم تہٕ کوشُر نہ نہ نہ اتھ گٚے ہَنڈرنٛڈ پٔرسٛنٹ گارَنٹی اَسہِ گٔے دہ ؤری کَران أتھۍ کارس سۭتی ٹیسٹ آ گارَنٹی دِمو أسۍ پَنُن دپو أسۍ ہَنڈرنڈ پٔرسَنٹ آ سمپٕل تہِ یِیٖتس کالَس تُہۍ گۄڈٕ ٹٮ۪سٹ کٔرِو تہٕ تیٖتس کالَس رَٹو نہٕ أسۍ پونٛسے اَتھ چھِ گژھان أکِس ساس کٲشرِس پٲرِم گژھان پانٛژھ ہَتھ کۭتیاہ پیٖس چھِ ضوٚرَتھ آ کٲشُر چھُ ساروی کھۄتہٕ اَصٕل بہٕ بُزرگَن لَگان چھاتہِ لَگان جوڑن لَگان بیٚیہِ چھِنا کٲشرِس چھِ آسان محنت اَتھ چھِ لیبر خرچہِ یِنۍ اَتھ چھِ پٮ۪وان نَفر اَنٕنۍ وَردی دِنۍ ہیلمِٹ دیُن واریاہ محنت آسان مَۄخسر گژھِ پانٛژھ ہَتھ رۄپیہِ چھُ اوٚڑ کِلوٗ تہٕ کِلوٗ گوٚو ساس اَتھ چھُنہ خرچہٕ آسان واریاہ اَتھ چھِ بہٕ تہِ لَگان واریاہ خرچ لیبَر بٮ۪مار گوٚو تٔمِس چھُ پیوان دَوا اُنن بۄن گوٚو کینٛہہ گوٚو کۭتیٛاہ پیٖس چھِو تھاوٕنۍ تَتھ چھِ اگر ہوم ڈیلؤری تہِ ہٮ۪کو أسۍ کَرنٲیِتھ تتھ چھِ مگر چارجِز تہِ کھَسان عٲش کٔرِتھ شِکایَتھ یی کینٛہہ چھُنہٕ پَرواے یہِ فون نمبر تہِ گوو فیل مَۄکسر چھُ گژھِ ژور ہَتھ رۄپیہِ بیٚیہِ کیاہ کرو تَمہِ علاوٕ ہٮ۪کو نہٕ أسۍ یہِ کم کٔرتھٕے ہاں ژور رۄپیہِ تھٲے زیو یاد ہاں ؤنِو ایڈرس گاندربَل ناو کیاہ لٮ۪کھو اچھا کۭتیاہ پیٖس چھِ تھاوٕنۍ ہَتھ پیٖس گٲڑۍ کھٲلوٕ اورَے کِنہٕ یورَے آٹوٗ اچھا یورے سوزو چلو ٹھیٖک اَدٕ کیٛاہ چلو ٹھیٖک چھُ تیٚلہِ چھُو ڈَن اوکے بیٚیہِ ما چھِ کیٚنٛہہ تھاوُن اوکے سَر